السلامُ علیکُم اَنکٕل آ تُہۍ ؤنۍ تو مےٚ سوپور تانۍ کۭژاہ کِراے چھُو تُہۍ ہیٚوان اچھا یہِ ترٛاوٕ کَرٕ حظ بہٕ تۄہہِ یہِ آن لاین پیمٮ۪نٛٹ کِنہٕ کیشی رٔٹِو اچھا کیشی رٔٹِو حظ مےٚ حظ چھُ تیٚلہِ پانٛژھ ہَتھ رۄپیہِ اگر تۄہہِ فُٹووٹ چھُو تہٕ بہٕ نِمو تیٚلہِ پٔکِو حظ تُہۍ أسۍ نیرو تیٚلہِ پَتہٕ دِمو بہٕ تۄہہِ کیش مگر فُٹووٹ چھُوٕ تۄہہِ شاید چھُو نہٕ تۄہہِ فُٹووٹ کِہیٖنۍ وَلہٕ کینٛہہ چھِنہٕ بہٕ کَرو تۄہہِ آن لاین پیمٮ۪نٛٹٕے